گامَن منٛز چھِ زیادٕ پَہنَس لُکھ زٔمیٖندٲری تہٕ باغوٲنی پَنٕنۍ روز مَرہ زِندگی بسَر خٲطرٕ کرنہٕ خٲطرٕ کران زٔمیٖندٲری منٛز چھِ تِم سونٛت کیٚن موسمَن منٛز سونٛت کِس موسمَس منٛز تھل رُوُن بیول رُوُن زٔمیٖن وایُن بیول رُوَن تھل رُونہٕ پَتہٕ نیٚنٛدٕ کَرنہٕ پَتہٕ ہَردٕکِس موسمَس منٛزَن چھِ تِم دانہِ لۄنُن دانہِ گَنٛڑُن دانہِ چھۄمبنٕچ کٲم کَران اَتھ گامَن منٛزَن چھِ زیادٕ پَہنَس لُکھ روزان باغہٕ والیٚن سۭتۍ باغو منٛز چھِ یِم ژوٗنٛٹھۍ والنٕچ یا میٚوٕ والنٕچ کٲم کَران تہٕ میٚوٕ بَرنٕچ کٲم تہِ کَران پَتہٕ یُس یہِ میٚوٕ چھِ یِوان باقٕیَن جایَن مُختلِف جایَن سوزنہٕ یِمَن گامَن منٛز چھِ کینٛہہ لُکھ پَنٕنۍ گام ترٲیِتھ بیٚیَن شَہرَن منٛز تہِ کٲم کَرنہِ گژھان تِمَن منٛز یِم لُکھ بیٚیَن شَہرَن کٲم کَرنہِ گَژھان چھِ تِمَن کامیٚن منٛز چھِ واریاہ زیادٕ کامہِ تِم کَران یِم نہٕ گامَن منٛز میسر دٔستِیاب آسان چھِ تِمَن کامیٚن منٛز چھِ گۄڈنیٚتھٕے دُکاندٲری کینٛہہ لُکھ چھِ شَہَر گٔژھِتھ کٲنٛسہِ بٔڈِس وٕنِس دُکانَس پیٚٹھ موہنیوٗ روزان تہٕ تٔمۍ سُنٛد کاربار چھِ پنٛنیو اَتھو چَلاوان کینٛہہ لُکھ چھِ ہوٹلَن منٛز گژھان تَتہِ چھِ تِم یا تہِ وازٕ کٲم کَران یا چھِ تِم ویٹَر بَنان کینٛہہ لُکھ چھِ ڈرٛیوَر پوسٹَن پیٚٹھ کٲم کَران کینٛہہ لُکھ چھِ ٹیوٗرِسٹ گایِڈ روزان تہٕ یِم یور ٹیوٗرِسٹ سٲل کَرنہِ یِوان چھِ تِمَن اَصٕل وَتروٚٹ ہاونٕچ کٲم کَران وَتھ ہاونٕچ کٲم کَران امہِ مٔزیٖد چھِ واریاہ لُکھ تِم یِم گامو منٛز نیٖرِتھ شَہرَن کُن گژھان چھِ تِم چھِ بَڑیٚن موہنیٚن گَرِ تہِ موہنی لٲز کَران بیٚیہِ یِم شہرن منٛز زیادٕ پَہنَس کامہِ گَژھان چھِ تَتھ منٛز چھِ اَکھ گامہٕ منٛز گامہٕ وول گامہٕ پیٚٹھ نیٖرِتھ پَنُن روزگار یَتھ أسۍ وَنو سیلٕف ایمپلایمیٚنٹ سُہ چھُ تَتہِ ریڈ لاگان تہٕ پَنُن بِزنِس لَکٕٹۍ مَکٕٹۍ ریڈ لٲگِتھ میوٕ پھٔلۍ کٕنِتھ یا پَٹرِ ہِنٛدۍ پَلو کٕنِتھ کران بیٚیہِ اَمہِ مٔزیٖد چھِ گامٕکۍ لُکھ شَہَر شَہرَن منٛز آٹوٗ چَلاوان گاڑِ چَلاوان سومو چَلاوان یا بَجہِ بَجہِ گاڑِ چَلاوان تہٕ واتناوان چھِ لُکَن اَکہِ جایہِ پیٚٹھ بیٚیِس جایہِ تانیٚتھ آرام سان ییٚتہِ گامو پیٚٹھ چھِ زیادٕ پَہنَس پرٛیٚفَر کَران تَتھ شَہرَس گَژھُن ییٚتہِ یُس یہِ نزدیٖک پَہنَس آسہِ تاکہِ یہِ واتہِ صُبح شام اگر صُبحٲے نیرِ تہٕ شامَن واتہِ گَرٕ پنٛنیو شَہرو سۭتۍ سۭتۍ پنٛنیٚن شَہر یِم نزدیٖکی شَہَر سۭتۍ سۭتۍ چھِ گامٕکۍ لُکھ وٕنۍ نیٚبرِمیٚن مُلکَن نیٚبرِمیٚن شَہرَن تہِ کٲم کَرنہِ گژھان یِمَن منٛز زیادٕ پَہنَس أڑۍ ہِندُستان گژھان پَننہِ کَنٹری منٛز چھِ گژھان أڑۍ چھِ بیرونی مُلکَن مَنٛز تہِ گَژھان یَتھ منٛز ساروی کھۄتَن زیادٕ چھِ ہِندُستانٕکۍ لُکھ ساروی کھۄتَن زیادٕ پَہنَس دُباے گَژھان کینَڈا چھِ گَژھان سویزرلینڈ چھِ گژھان فِنلینٛڈ چھِ گژھان تَتہِ چھِ تِم پَنٕنۍ کٲم تہٕ پَنٕنۍ روز روز روزگار کماوان تاکہِ کیازکہِ تَتہِ چھِ تِمَن ییٚتہِ کہِ کھۄتَن زیادٕ پونٛسہٕ کٲم کَرنَس ملان سوٗدی عربَس منٛز چھِ گامٕکۍ لُکھ یا شَہرٕکۍ لُکھ گَژھان تِم چھِ تَتہِ روزان ہوٹلَن منٛز تِم چھِ ایز روزان تَتہِ دُکانَن پیٚٹھ سیلٕز مین تِم چھِ تَتہِ روزان گایِڈ تہِ تِم چھِ تَتہِ واریاہ واریاہ کامہِ اَنجام دِوان یَتھ منٛز بِجلی شیرَن وول نَلکہٕ شیرَن وول دُکاندار ہوٹل منیجر ہوٹل ویٹر باورچی بتہٕ رنن وول یِم چھِ یِمن منٛز شٲمِل کیٚنیٚڈاہَس منٛز تہِ چھِ زیادٕ پَہنَس گٲمی لُکھ پَنجاب پیٚٹھ گَژھان اَتہِ تہِ چھِ یِم مختلف مُختلِف کامہِ اَنجام دِوان یِمَن منٛز چھِ زیادٕ پَہنَس لُکھ ڈرایوری پَسَنٛد کَران اَتہِ کیٚن مُلکَن منٛز چھِ یِم زیادٕ پَہنَس ڈرایوری پَسَنٛد کَران